ییٚلہِ تہِ زَن کُنہِ ساتہٕ أسۍ کُنہِ ٹرٛیکِنٛگ پؠٹھ گژھان چھِ کُنہِ پہاڑَس چَکرَس کُن گژھان چھِ أسۍ چھِ تُلان گۄڈٕنیٚتھٕے سۭتۍ یا تُلو میگی نہ تہٕ تُلو بَٹَر بیٚیہِ تُلو تَتھ سۭتۍ جام وغیرہ کینٛہہ یُس زَن بیٚیہِ تُلو کینٛہہ چاکلیٹ یُس زَن اسہِ اِنَسٹَنٛٹ ایٚنَرجی چھِ دِوان یا بیٚیہِ کینٛہہ ترٛیش بوتلہٕ ویش بوتلہٕ یا گُلکوز ترٛیش تہٕ اَتھ خٲطرٕ چھِ أسۍ تیٲری تقریٖباً اَکھ یا زٕ دۄہ برونٛہٕے کَران امہِ قٕسمٕکۍ پَلَو ٹینٛٹ چھُ آسان تُلنہٕ سۭتۍ واٹر پروٗف یِمَن منٛز نہٕ روٗد اگر لوگُن تٔمہِ نِش کِتھ پٲٹھۍ بَچو أسۍ تَمہِ قٕسمٕکۍ تِم بوٗٹھ لورِ چھِ آسان تُلنہِ سۭتۍ ٹارٕچ لایٹ نار ژالنہٕ خٲطرٕ چیٖز تِم چھِ أسۍ گۄڈَے تھاونہٕ سۭتۍ تُلان تقریٖباً زٕ دۄہ یا ترٛےٚ دۄہ برونٛہہ چھِ تیٲری کَران